مےٚ اَنے اَکھ چارجَر فِلِپکارٹ پٮ۪ٹھ تہٕ ییٚلہِ مےٚ سُہ چارجَر چَلو مےٚ وُچھ نہٕ تَتھ ٲسۍ نہٕ تَتھ ٲسۍ نہٕ تِژھ بِلڈ کوالٹی کہیٖنۍ نَہ ٲسۍ تتھ تِژھ مینِفیٚکچَر کٔرِتھ کیٚنٛہہ نَہ ٲسۍ تتھ تِژھ کوالٹی کیٚنٛہہ بیٚیہِ اوٗس تَتھ اَکھ چیٖز سُہ اوٗس میٲنِس اَتھ میٲنِس اَتھ فونَس اوٗس لوٚت کَران چارٕج بیٚیہِ کوٚر اَکھ چیٖز تٔمۍ تٔمۍ کوٚر یہِ میوٗن فوٗن تہِ خراب اَکھ گوٚو پَنُن اَکھ گوٚو سُہ پانہٕ خراب چارجَر بیٚیہِ کوٚرُن موبایِل میوٗن تہِ خراب تہٕ بیٚیہِ یِم چھِ اَکھ چیٖز یِم چھِ یُس یہِ پرٛوڈَکٹہٕ یہِ پیٚو مےٚ واریاہ درٛوگ مگر اَتھ درٛاو نہٕ تیوٗت ٹایم کیٚنٛہہ تہٕ ٲں اَکھ کوٚرُن مےٚ میوٗن موبایل تہِ خراب بیٚیہِ کوٚرُن اَتھ کیاہ چھِ ناو بیٚیہِ کوٚرُن بیٚیہِ گوٚو پانہٕ تہِ خراب تہٕ بیٚیہِ اَتھ کیاہ چھِ ناو مےٚ أنۍ واریاہَو کَمپٔنیَو پٮ۪ٹھ چیٖز مگر تٕم درٛاے اصٕل تِمَن تہِ وُچھ مےٚ بِلڈ کوالٹی تہِ اصٕل کوالٹی تہِ اصٕل تہٕ تِمَن وُچھ مینِفیٚکچَر تہِ اصٕل بیٚیہِ أسۍ تِم اصٕل سَستہٕ ریٹَس پیٚوان تہٕ یُس اُہُنٛد یہِ پرٛوڈَکٹہٕ یہِ چھُ واریاہ درٛوگ گژھان یہِ چھُ پیٚوان سُہ سُہ خسارسٕے منٛز کیازِ اَتھ نہٕ تیوٗت ٹایم تہِ نیران کیٚنٛہہ کیازِ مےٚ أنۍ باقٕیو کَمپٔنیو پٮ۪ٹھ تہِ چیٖز تہٕ یُس تِمَن ہنٛز بِلڈ کوالٹی ٲسۍ تِمَن ہنٛدِس درٛاو ٹایم تہِ تہٕ تِمَن ہنٛدِس تِم ٲسۍ فاسٹ چارٕج تہِ کَران تہٕ مےٚ یہِ اوٚن پٮ۪ٹھ اوٚن یہِ چارجَر نَہ اوٗس یہِ فاسٹ چارٕج کَران بیٚیہِ کوٚر أمۍ میوٗن موبایل تہِ خراب تہٕ بہٕ چھُس اَتھ کیاہ چھِ ناو